اَسہِ حظ اوٚن اوترٕ گودریج والین ہنٛز فرج مطلب فرج اوٚن اَسہِ تَمہِ سۭتۍ مِلے اَسہِ واریاہ زیادٕ فٲیدٕ کیازِ کہ یِمن دۄہن نہٕ اَسہِ فرج اوس نہٕ کِہیٖنۍ نہٕ اَسہِ اوس سیُن گژھان خراب اَسہِ اوس دۄد گژھان خراب اَسہِ ٲسۍ چاے گژھان خراب مطلب اَسہِ ٲسۍ تِم تِم چیٖز گژھان خراب پَتہٕ ٲسۍ نہٕ أسۍ ہیٚکان تِم کھیٚتھ کِہیٖنۍ نہٕ أکیاہ سیُن چھُ مطلب سُہ اوس پھیران پَتہٕ ٲسۍ سُہ أسۍ دٲرِتھ ژھٕنان یا دۄد اوس دۄد اوس پھٹان سُہ ٲسۍ نہٕ أسۍ ہیٚکان پَتہٕ چایہِ ترٲیِتھ کِہیٖنۍ اَسہِ اوس پیٚوان پَتہٕ بدل دۄد اَنُن یا کہِ مطلب پرانہِ کالہِ اوس نہٕ فرج آسان تِمن دۄہن اوس مطلب سیُن تھاوان تِم ٲسۍ تھاوان لیجن منٛز پَتہٕ ٲسِکھ ڈُپٹہٕ تھاوان کیازِ کہِ آز ہیٚکو نہٕ تہِ کٔرِتھ کِہیٖنۍ آز چھُ فرج ضروٗری پیٚوان تھاوُن گرس منٛز اَگر نَے کِہیٖنۍ تہِ آسہِ فرج گوٚژھ آسُن گرَس منٛز کیازِ کہِ فرج سۭتۍ چھُ سورُے مطلب فرجس منٛز چھِ اَیِس کریٖم چھِ بَناوان یا فیملی پیک چھِ بَناوان یا شیٖن چھِ مطلب تھاوان شیٖنہٕ تریش چھِ أسۍ چیٚوان یا مطلب جوش چھُ آسان سُہ چھِ أسۍ تَتھ منٛز تھاوان سُہ چھُ روزان ٹھنڈٕ مطلب فرجَس منٛز چھِ أسۍ تِم تِم چیٖز ہٮ۪کان تھٲیِتھ ییٚمہِ سۭتۍ أسۍ مطلب باسان چھِ کہِ یِم روزن اَتھ منٛز تُرُنۍ مطلب شینہٕ أسۍ چھِ کھیٚوان شِنہٕ دار اَیِس کریٖم أسۍ چھِ کھیٚوان یا شین چھُ آسان اَیِس کیٚوب چھُ آسان تِم چھِ أسۍ کھیٚوان مطلب شوقہٕ سان اَسہِ چھُ پَتہ آسان کہِ فرجَس منٛز روٗد کانٛہہ چیٖز یہِ گژھِ نہٕ خراب یہ کیاہ آز چھِ أسۍ مَثال زَن سیُن تھاوان سیُن چھُ اَسہِ مطلب پھیران چھُنہ برونٛہہ کالہِ اوس سیُن مطلب روزان تِم ڈُپٹہٕ ٲسس تھاوان تیٚلہِ اوس نہٕ مطلب آز ہیٚکو نہٕ تہِ کٔرِتھ کہیٖنۍ کیازِ کہِ آز چھُ واریاہ زیادٕ بیمار لُکھ آز ہیٚکہِ اِنفیکَشن گٔژھِتھ ییٚکیاہ اَسہِ چھُ واتن مطلب عیٖد چھےٚ آسان اَسہِ اسہِ چھُ واتان قۄربان ماز مطلب واریاہ زیادٕ چھُ اَسہِ قۄربان ماز واتان اَسہِ چھُ آسان ہَمساین چھُ اَسہِ آسان مطلب رِشتہٕ دارَن چھُ اَسہِ آسان پَتہٕ چھُ اَسہِ مطلب ہَمساے چھِ زَن اَنان اَسہِ گۄڈٕ قۄربان ماز پَتہٕ چھِ أسۍ کٲم کران أسۍ چھِ سُہ بَران فرجَس منٛز فرجَس چھُ آسان پٮ۪ٹھ کٔنۍ سُہ ڈَبہٕ ہیٚو تَتھ چھِ وَنان فِریٖزر أسۍ چھِ بَران فریٖزرَس منٛز سُہ مطلب أسی چھِ اَنان رِشتہٕ دار چھِ أسۍ اَنان پتہٕ چھِ أسۍ سُہ تہِ بَران فریٖزرَس منٛز سُہ تہِ چھُ روزان مطلب دہن دۄہن تہِ روزان وُہن دۄہن تہِ چھُ روزان پَتہٕ چھِ أسۍ کران مطلب یہِ اَسہِ نیبر آسہِ کَرُن تَتھ چھُ آسان شیٖن بَنیومُت أسۍ چھِ مطلب أڑس گَنٹَس تھاوان یِتھٕے پٲٹھۍ فرج کران بَند یا کڑان نٮ۪بر تَمہِ منٛز سیُن تھوان أڑس گَنٹَس ییٚتِس کالَس سُہ ییٚلہٕ گژھِ مطلب پَتہٕ ییٖژاہ ہن اَسہِ رَنٕنۍ آسہِ تیژاہ ہن چھِ أسۍ رَنان باقٕے یہِ بَچان چھُ مطلب تھاوان چھِ أسۍ فرجَس منٛز واپَس مطلب اَسہِ چھِ ییٚکیاہ لۄکٕٹۍ شُر چھِ گرَس منٛز مےٚ چھِ لۄکٕٹۍ شُر گَرس منٛز تِم چھِ مےٚ وَنان اَسہِ دِ مَما اَسہِ دِ اَیِس کریٖم بہٕ چھَس کران کٲم بہٕ چھَس بَران فرجَس منٛز بہٕ چھَس دۄد اَنان بہٕ چھَس تَتھ کھوٗپرٕ تراوان کاجوٗ تراوان بہٕ چھَس تَتھ چاکلیٹ پروڈَر تراوان مطلب واریاہ واریاہ چیٖز چھَس تراوان بناوان چھَس تھاوان فریٖزرَس منٛز تَتھ چھِ بَنان پَتہٕ اَیِس کریٖم پَتہٕ چھَس بہٕ شُرٮ۪ن دِوان شوقہٕ سان بہٕ چھَسکھ دَپان کھیٚیِو أکہِ چوٗس چھُ اسہِ آسان مطلب پوٚژھ چھُ یِوان آز چھُ واریاہ زیادٕ گرم آز ہیٚکو نہٕ مطلب توٚت کھٮ۪تھ کِہیٖنۍ یہِ مہ چھُ وَندٕ تہٕ دَپو وَلہٕ توٚت توٚت گوٚژھ آسُن رٮ۪تھ کالہِ گوٚژھ مطلب سورُے تُرُن تُرُن آسُن أکہ پوٚژھ چھُ اَسہِ یِوان أسۍ چھِ تٔمِس دِوان مطلب ڈِیِو چھِس دِوان سُہ چھُ آسان تُرُن شیٖن ہیٚو یا مطلب چھِس دِوان مَرِنڈا چھِس دِوان سُہ چھُ آسان تُرُن واریاہ پٔژھِ چھِ یِوان اَڑٮ۪ن چھِ أسۍ دِوان مطلب رانی ٹِن چھِ أسۍ تھاوان فرجَس منٛز واریاہ جوٗس چھِ مطلب آز چھِ یِوان زیادٕ جوٗس چیٚنہٕ کیازِ کہِ جوٗن جُلیَس منٛز چھِ زیادٕ جوٗسس آسان ڈِمانڈ مطلب سیٚٹمبر اوٚکٹوٗبرس تانۍ چھِ آسان کیازِ کہِ آز چھُ تُرُن گژھان واریاہ خۄش مطلب اَسہِ چھُ آسان خاندر گرَس منٛزن پَتہٕ چھُ سُہ سیُن اَسہِ ہُران أسۍ چھِ تَتھ سِنِس کران کٲم سُہ چھِ أسۍ بران فرجس منٛز سَتن دۄہن چھُ آسان مَہرنہِ دیُن وازوانٕے سَتھ سِنۍ آسان دِنۍ پَتہٕ چھِ أسۍ کٲم کران مطلب أڑۍ رَژھ چھِ کَڑان وُشناوان چھِ صبُحٲے اَگر کٲجِس آسہِ خٲطرٕ کَڑن کٲجِس چھِ دِوان تَتھ منٛز تٔمِس مَہرنہِ وُشنایِتھ پَتہٕ چھُ یہِ بَچہٕ تہِ چھِ بران واپَسن پَتہٕ چھُ شامَن بیٚیہِ کران مطلب یِتھٕے پٮ۪ٹھ چھِ أسۍ سَتن دۄہن کران مطلب سیُن وُشناوان پَتہٕ بران فرجَس منٛز واپَس مطلب فرجِکۍ چھِ تِیٖتیہ فٲیدٕ بہٕ ہیٚکہٕ نہٕ تۄہہِ ؤنتھٕے اَگر مطلب اِنسان کُنہِ جایہِ چھُ آسان پَتہٕ زَن آسہِ ماز واز سُہ ہیٚکو أسۍ فرجَس منٛز تھٲیِتھ أکیاہ قۄربان ماز چھِ اِنسان اسۍ تھاوان فرجَس منٛز سُہ چھُنہٕ گژھان خراب وَراب کہیٖنۍ سُہ چھِ أسۍ کھیٚوان واریاہَس ٹایمَس مطلب أسۍ چھِ گژھان واریاہ خۄش تَتھ چھُنہٕ آسان مُشُک ووٚتھمُت کِہیٖنۍ کیازِ کہِ ییٚمِس نہٕ فرج چھُ آسان گرَس منٛز سُہ چھُ تھاوان مطلب قۄربان ماز فرجَس منٛز تٔمِس چھُ سُہ خراب گژھان تَتھ چھُ آسان مُشُک ووٚتھمُت سُہ چھُ نہٕ بِچور ہیٚکان پَتہٕ کھٮ۪تھ کِہینۍ نہٕ سُہ چھُ مطلب پَتہٕ ژھٕنان دٲرِتھ مجبوٗر گژھان دٲرِتھ ژھننہٕ خٲطرٕ مِثال زَن مطلب اَسہِ زَن آسہِ قۄربان ماز أکیاہ کَلہیر چھےٚ آسان مطلب قۄربان چھےٚ آسان پانَس أسۍ چھِ کَلہیٖر کَنزان پَتہٕ چھُ سُہ تھاوان فریٖزرَس منٛز پَتہٕ چھُ آشروٗ دۄہ رَنان ییٚلہِ ٲشوٗر چھُ آسان پَتہٕ چھِ تَمہِ دۄہ رَنان أسۍ سۄ مطلب تَتھ چھُنہٕ آسان مُشُک ووٚتھمُت کِہیٖنۍ نہٕ کیازِ کہِ اَگر أسۍ ہُتھ پٲٹھۍ تھاوو فرجہِ نیبر تَتھ یی مُشُک تَتھ یی گاند سُہ مہ کھٮ۪یہِ کٕہٕنۍ سُہ چھُ دٲرِتھ ژھٕنُن سُہ سیُن پَتہٕ پیٚوان اس لیے اَگر اَسہِ مطلب کانٛہہ سال ناٹِہٮ۪ن چھےٚ آسان وازوان چھُ آسان گرَس منٛز سۄ ناٹِہن چھِ أسۍ بران فرجَس منٛز فرجَس منٛز چھےٚ نہٕ سۄ خراب گژھان کِہیٖنی کیازِ کہِ أسۍ چھِ وَنان نہ یہِ چھِ واریاہ اَصٕل یہِ روٗزمٕژ اَتھ چھُنہٕ مُشُک گوٚومُت کہیٖنۍ أکیاہ اَیِس کریٖم دُکانَس پٮ۪ٹھ چھِ أسۍ گژھان دہَن رۄپین چھِ لۄکٕٹۍ اَیِس کریٖم دِوان اس لیے چھِ أسۍ اَنان گرے سُہ مَسالہٕ وَسالہٕ یہِ اَیِس کریٖم لَگان چھِ دۄد وۄد چھُس لَگان پَتہٕ چھِ أسۍ بَناوان بٔڑِس بانَس منٛز گرس منٛز چھِ آسان سَتھ بٲژ سَتن بٲژَن چھِ ہیٚکان آرام سان بیٚیہِ چھِ کھیٚوان واریاہ واریاہ کیازِ کہِ فرجِک چھِ تیٖتیاہ فٲیدٕ مطلب فرج ینہٕ پٮ۪ٹھ آو تَنہٕ پٮ۪ٹھ بَنے مطلب واریاہ خوشی آیہِ تَتھ فرجَس منٛز ہیٚکو أسۍ کانٛہہ تہِ چیٖز تھٲیِتھ مطلب سیُن ہیٚکو تھایِتھ کُنہِ وِزِ چھِ آسان مطلب واریاہ سِنۍ رٔنمٕتۍ عیٖد چھےٚ آسان أسۍ چھِ رَنان اَکثر واریاہ سِنۍ ییٚتہِ گامَس منٛز شَہرس منٛز تہِ مطلب کٔشیٖر ہِندۍ چھِ واریاہ سِنۍ رَنان عیٖز دۄہ تِمن چھِ آسان بٔڑ بارٕ خوشی أسۍ چھِ تھاوان اَرفہٕ دُہے رٔنِتھ تہٕ عیٖز دۄہ چھِنہٕ أسۍ رَنان کِہیٖںۍ نہٕ بہٕ چھَس رَنان سَتھ سِنۍ یہِ عیٖز دۄہ بہٕ چھَس کران کٲم بہٕ مۄکلاو اکھ سیُن رٔنِتھ بہٕ چھَس تھاوان فرجَس منٛز بیاکھ سیُن مۄکلان رٔنِتھ بہٕ چھَس تھاوان بیاکھ بیاکھ سیُن رَنہٕ سُہ تہِ چھَس تاوان فرجَس منٛز مطلب سَتھ سِنۍ چھَس بہٕ تھاوان فرجَس منٛز فرج سۭتۍ میلے مےٚ واریاہ زیادٕ اَسہِ چھس گودریج فرج تَمِکۍ فٲیدَے فٲیدٕ چھِ مطلب اَسہِ ییٚمہِ وِز خۄش گژھِ أسۍ چیٚمو تٔرٕنۍ تریش بہٕ چھَس تتھ منٛز تھاوان لیمبۍ تریش بَنٲیِتھ سۄ چھےٚ آسان تٔرٕنۍ شیٖن ہِش أکیاہ اَسہِ چھِ گرَس منٛز ؤنکیٚسن موزوٗر تِم چھِ مےٚ وَنان اَسہِ دِ فریجِچ تریش مےٚ چھُ فریج واریاہ اَصٕل بہٕ چھَس صبحٲے تھاوان تَتھ منٛز تریشہِ لوٹہٕ ییٚمہِ وِزِ خۄش گژھیٚم تَمہِ وِزِ کَڑٕ سُہ چھُ آسان ٹھنڈٕ تریش مطلب اِنسان چھُ گژھان نہ تُرُن تریش چھِ آز چھُ گرَم آز ہیٚکہِ نہٕ اِنسان تٔژ تریش چیٚتھ کِہیٖنۍ آز یوٗتاہ ہیٚکہِ اِنسان کھیٚتھ توٗتاہ ہیٚکہِ تُرُن کھیٚتھ کیازِ کہِ تُرُن چھُ اِنسانَس واریاہ خۄش گژھان اِنسان چھُ وَنان نہ تُرنُے گوٚژھ آسُن نہ مےٚ چھُ پانَس گژھان زیادٕ تُرُن خۄش بہٕ چھَس دَپان نہ مےٚ گوٚھ تُرُن آسُن مطلب بہٕ دَپہو تۄہہِ فرجِکٮ۪ن کۭتیہ فٲیدٕ چھِ مطلب اَگر اِنسان کُنہِ تہِ جایہِ آسہِ کانٛہہ چھُ مَران وَران پَتہٕ چھُ آسان انسانس کیٚنٛہہ سیُن ویُن گرَس منٛز سَتھ سِنۍ چھِ آسان اِنسان چھُ تُلان تہٕ بَران فرجَس منٛز یا فریزرَس منٛز چھِ تھاوان فرجس چھُ آسان پٮ۪ٹھ کَنے فریٖزر تَتھ منٛز چھُ اِنسان ہیٚکان کیٚنہہ تہِ أکیاہ ژوٚٹ چھےٚ آسان مِثال زَن أسۍ چھِ یورٕ کران کٲم أسۍ چھِ تھاوان بیکری تَتھ منٛز چھِ آسان کُکیٖز تِمن چھِ آسان ڈَبَس منٛزٕے أسۍ چھِ سۄ بران فرجَس منٛز سۄ چھِ روزان سۄ چھےٚ نہٕ خراب وَراب گژھان کِہیٖنۍ مطلب فرجِک چھِ اَسہِ تیٖتیٚہ فٲیدٕ تیٖتیٚہ فٲیدٕ مطلب تِم چیٖز ہیٚکو أسۍ تھٲیِتھ فرجَس منٛز یِم مطلب ہیٚکہِ نہٕ اِنسان ؤنِتھ أکیاہ کانٛہہ کینٛہہ چھُ آسان کھوٗپرٕ چھُ آسان سُہ چھِ أسۍ تھاوان تَتھ منٛز سَبزی چھِ آسان سِبزی چھِ أسۍ بَران فِرِنۍ چھِ آسان فِرِنۍ چھِ أسۍ تَتھ منٛز تھاوان مطلب واریاہ واریاہ تِم چیٖز چھِ یِم أسۍ ہیٚکو تھٲیِتھ تَتھ منٛز گیو چھُ آسان گیو چھِ أسۍ بران تَتھ منٛز تَتھ چھُنہٕ مُشُک وُشُک گژھان کہیٖنۍ أکیاہ زامُت دۄد چھُ آسان اَسہِ چھُ گژھان تُرنُے زامُت دۄد خۄش أسۍ چھِ تُلان تہٕ بَران فرجَس منٛز أسۍ چھِ وَنان نہ زامُت دۄد سۭتۍ چھُ مطلب مَزٕ چھُ واریاہ لگان اَسہِ چھُ زامُت دۄد گژھان تُرُن تُرُن خۄش مطلب فرجِکۍ چھِ تیٖتیٚہ فٲیدٕ اَگر مطلب آز کالہِ وَنو نہ اَگر فرج روٚستُے چھنہٕ اِنسانَس زِندگی کِہیٖنۍ کیازِ کہِ یِمو یِم اِنجِینرو فرج بَناو تِمو مطلب چھُ واریاہ اَصٕل کوٚرمُت کٲم تِمو چھِ فرج بَنٲومٕتۍ مطلب اَسہِ ٲیۍ تِہند فرج واریاہ پَسند أسی چھِ واریاہ زیادٕ خۄش کہِ اَسہِ اَنیے تِمو فرج مطلب بَنٲوکھ کٔشیٖر منٛز وٲتیہ فرج أسۍ وَنو ہمیشہٕ مطلب فرج گژھِ روزٕنۍ ییٚتہِ اَسہِ چھِ واریاہ زیادٕ فرج پَسند کیازِ کہِ فرج رۄستُے چھِ یی نہٕ کانٛہہ زِندگی آز اَگر نَے فرج آسہِ تیٚلہ چھُنہٕ کِہینۍ مطلب فرج سۭتۍ چھِ تیٖتیہ فٲیدٕ اَسہِ مطلب فرجَس منٛز ہیٚکو أسۍ خبر کرُک تہِ کیٚنٛہہ تھٲیِتھ سُہ چھُنہٕ خراب گژھان أکیاہ أسۍ چھِ سَبزی تھاوان ہَفتَس خٲطرٕ أنِتھ سۄ چھِ أسۍ ژَران پَتہٕ چھِ مطلب چھلان وَلان تھاوان فرجَس منٛز أکیاہ مَرژٕوانگُن چھِ تھاوان أکیاہ ٹھوٗل چھِ آز تِم چھِ گژھان خراب أسۍ چھِ تھاوان فرجَزس منٛز ٹھوٗلہٕ ٹرے چھِ زٕ ٹرے چھِ أسی تھاوان فرجَس منٛز آرام سان تِم چھِنہٕ خراب گژھان کِہیٖنۍ ییٚمہِ وِزِ اَسہِ خۄش کرِ تَمہِ وِزِ چھِ أسۍ کھیٚوان مطلب تیوٗتاہ چھُ مطلب فرجُک فٲیدٕ اَگر نہٕ یہِ فرج آسہِ مطلب کِہیٖنۍ ہیٚکہِ نہٕ اِنسان کٔرِتھ ییٚمہِ وِزِ خۄش گژھِ پَنٕنِس فرجَس ہیٚکو تریش کٔڑتھ اَیِس کریٖم ہیٚکَو کھیٚتھ دُکان کھۄتہٕ چھُ بہتر گژھان گرے بَناوُن آیِس کریٖم فیملی پیک چھُ ہیٚکان اِنسان بَنٲوِتھ سُہ چھُ ہیٚکان آرام سان کھیٚتھ مطلب سٲری بٲژ چھِ ہیٚکان کھیٚتھ سارے بٲژَن چھِ اسہِ ہیٚکان دِتھ اَسہِ مطلب وَنان سٲری بٲژ ییٚلہِ کانٛہہ پوٚژھ ووٚژھ چھُ یِوان سُہ چھُ وَنان مطلب مےٚ دِیو اَیِس کریٖم أسۍ چھِ بَران فرجَس منٛز بَناوان تِمن دِوان یا ہَمساے شُر چھُ آسان تٔمِس چھِ یا فروٗٹ ووٗٹ چھُ آسان مطلب میوٕ چھُ آسان میوٕ چھُ گژھان اَکثر خراب أسۍ چھِ ہیٚکان تَتھ منٛز تھٲیِتھ أکیاہ ہیندویند چھُ آسان أکیاہ آز چھُ واریاہ گرم آز چھُ گژھان تُرُن خۄش تہٕ مطلب تُرُن چھُ آز گژھان واریاہ زیادٕ خۄش أسۍ چھِ کران کٲم أسۍ چھِ سُہ ہیندویند کَڑان تھاوان فرجَس منٛز پَتہٕ ییٚمہِ وِزِ خۄش چھُ گژھان تَمہِ وِزِ چھِ کھیٚوان أسۍ مطلب أسۍ چھِ واریاہ خۄش گژھان کہِ اَسہِ کھیٚوا یہِ ہیندویند تُرُن تُرُن